وعلیکُم سَلام اَہَن حظ شُکُر رۅبَس کُن اَصٕل پٲٹھۍ اَہَن حظ شُکُر شُکُر رۄبَس کُن اَسہِ حظ اوس جے کے بینٛکَس منٛز کھلاوُن اٮ۪کاوُنٛٹ تُہۍ چھِو حظ بٮ۪نٛک پٮ۪ٹھٕے

منظوٗر احمد حظ اَسہِ اوس اٮ۪کاوُنٛٹ کھُلاوُن اَسہِ ؤنۍتو یہِ پرٛوسیٖجر کیٛاہ چھُ اَتھ کَرُن ٹھیٖک تھو تھوڑا ؤنِو مےٚ ڈِٹیل سیوِنٛگَس منٛز کیٛاہ چھُ پٮ۪وان کَرُن یہِ ڈِپا ڈِپازٹَس منٛز کیٛاہ چھُ پٮ۪وان کَرُن

ٹھیٖک ٹھیٖک اَہَن حظ ٹھیٖک حظ چھُ مےٚ ؤنِو حظ یہِ یُس اَتھ یہِ سیوِنٛگ چھُ آسان اَتھ کوٗتاہ یہِ چھُ آسان لِمِٹ کوٗتاہ ہیٚکو أسۍ کٔرِتھ ڈِپا یہِ وِدڈرٛا کوٗتاہ ہٮ۪کو أسۍ کٔرِتھ أکِس دۄہَس منٛز

چیک کوٗتاہ چھِ ہٮ۪کان کٔرِتھ آ آ مےٚ حظ چھ یہَے سیوِنٛگٕے کھولُن ٹھیٖک

ٹھیٖک حظ ٹھیٖک حظ چھُ أسۍ حظ کھسو یِم ڈاکمٮ۪نٛٹ ہٮ۪تھ تہٕ أسۍ کَرو تیٚلہِ یہِ کھُلاوو أسۍ اٮ۪کاوُنٛٹ اَتہِ

چلو اَدٕ حظ